سون مین اوکِپیشَن حظ چھِ مِثال أسۍ چھِ بَناوان حظ شال وال حظ بَناوان اَتھٕ سۭتۍ حظ تَتھ چھِ پٮ۪وان حظ آرِ کٲم کَرٕنۍ بیٚیہِ چھِ بَناوان قٲلیٖن حظ سُہ تہِ حظ بَناوان اَتھٕ سۭتۍ أسۍ بیٚیہِ چھِ أسۍ مِثال کُلۍ وُلۍ رُوان حظ فروٗٹ اٮ۪پٕل ژوٗنٹھ وَنان تَتھ ژوٗنٹھۍ باغ تَتھ حظ چھِ یِوان پَگاہ پونٛسہٕ مِثال یہِ بیٚیہِ چھِ کۄنٛگ حظ کۄنٛگ سُہ چھُ پیٚوان حظ تراوُن چایہِ تَمہِ سۭتۍ چھِ مِثال چاے گژھان حظ اَصٕل واریاہ بیٚیہِ چھِ حظ مَسالہٕ وَسال مِثال وۄپداوان أسۍ بیٚیہِ چھِ حظ گٲو وٲو رَچھان أسۍ پَتہٕ حظ چھِ أڑۍ کران اَتھ منٛز مِثال تِمَن گژھان حظ یہِ تِم چھِ نٮ۪ران نٮ۪برٕے اَتھ منٛز حظ تِم حظ چھِ ترٛاوان یہِ کیونکہِ اَتھ منٛز حظ چھِ مِثال اگر أسۍ ژوٗنٛٹھۍ باغ چھِ اَتھ چھِ پٮ۪وان حظ مِثال بےٚ وَقتَن روٗد تاپھ کَران زیادٕ گژھان حظ خَرٲبی پَتہٕ حظ دَپان أسۍ کَرو یہِ أسۍ کَرو نہٕ اَتھ سۭتۍ وۄنۍ کینٛہہ مِثال شال وال چھِ کَران بَناوان أڑۍ اَتھ سۭتۍ حظ تِم حظ چھِ وَنان اَتھ نہ حظ روزان بہٕ ریٹھ یِوان پَتہٕ حظ وَنان أسۍ ترٛاو کَرو نہ یہِ کٲم کہِ أسۍ کَرو اَتھ منٛز آوُٹٕے حظ پَتہٕ چھِ مِثال سٮ۪فران سٮ۪فرانس منٛز چھِ اَتھ تہِ گژھان ریٹ حظ ڈاوُن مِثال پَتہٕ چھِ دَپان أسۍ رُوٗوَو نہٕ سٮ۪فران ویفران کینٛہہ أسۍ ترٛاوَو ییٚتی تہٕ